بہٕ ہسا گٔیس اَکہِ دۄہ شہر تَتہِ پیوٚو مےٚ پاوُچ تَتھ منٛز ٲسۍ مےٚ واریاہ پۄنٛسہٕ سُہ پیوٚو مےٚ پَتہٕ سمکھیو مےٚ اکھ ڈرایور سُہ اوس سانہِ نزدیٖک گامُکن تٔمۍ ترٲوٕس بہٕ گرٕ تام تٔمۍ کوٚر مےٚ واریاہ مدد بہٕ ٲسٕس شہر ہَسپَتال گٔمٕژ مےٚ ٲسۍ تَتہِ واریاہ اہم کٲم مےٚ ٲسۍ تَتہِ بیٚنہِ ایڈمِٹ بہٕ چھَس تٔمِس ڈرایورٕ سُنٛد شُکُر کران تِکیازِ تٔمۍ کٔر مےٚ تَمہِ ساتہٕ واریاہ مدد تہٕ تٔمۍ ترٲوٕس بہٕ گرٕ تام